ہٮ۪لو وعلیکُم السلام اہن حظ ٹھیٖک پٲٹھۍ ٹھیٖک اہن حظ آ اہن حظ

اہن حظ ٹھیٖک ٹھیٖک حظ چھُ یہِ حظ تُہۍ کٔرِو کٲم تُہۍ وٲتِو حظ یور اَسہِ چھُ ناو حظ یَتھ بِسمہِ اللہ بُک شاپ آ تہٕ یہِ حظ چھِ ییٚتھی پُلوامہِ تہٕ تُہۍ یِیِو پَرواے چھُنہٕ کیٚنٛہہ تہٕ تۄہہِ حظ مِلہِ ڈِسکاوُنٛٹ وِسکاوُنٛٹ ییٚتہِ حظ أسۍ حظ چھِ آسان سُلے دَہ بَجے ٹُہ پانٛژھ بَجے تام حظ تہٕ اَسہِ حظ چھُ اٮ۪کاڈِنٛگ ٹُہ سٮ۪لبَس حظ یِم کتاب تہٕ تۄہہِ دِمو حظ ڈِسکاوُنٛٹ تہِ آفر تہِ حظ چھُ اَسہِ نِش اٮ۪ولیبٕل ڈِسکاوُنٛٹ حظ چھُ اَسہِ دَہ وُہ پٔرسَنٛٹ تہٕ تۄہہِ ہٮ۪کو پَتہٕ علاوٕ تہِ دِتھ یہِ ییٚمہِ حِساب ڈِمانٛڈ حظ آسہِ اہن حظ ٹھیٖک بیٚیہِ بیٚیہِ چھِ حظ کیٚنٛہہ ضوٚرتھ ٹھیٖک حظ چھُ تُہۍ ییٖزٮ۪و تہٕ